سلامُن علیکُم مےٚ حظ کَرییو تُہِنٛدِ وٮ۪بسایٹہِ پٮ۪ٹھ اَکھ ہٮ۪ڈ فون آرڈَر وۄنۍ یُتھُے مےٚ سُہ وٕچھ تَتہِ تھَس حظ اوس سُہ واریاہ اَصٕل تٕہٕنٛدۍ وٮ۪بسایٹہِ پٮ۪ٹھ تَمِچ کالٹی یِم آسہٕ تِم تہِ آسو تۄہہِ واریاہ واریاہ اَصٕل لیٚچھمَژ پرٛایِس تہِ اوس تَتھ واریاہ اَصٕل یِم تَتھ کالٹی آسہٕ مےٚ کوٚر تَمہِ کالٹی باپَتھ کوٚر مےٚ سُہ ہٮ۪ڈ فون آرڈَر مےٚ دوٚپ نہ یہِ چھُ واریاہ زیادٕ اَصٕل بیٚیہِ اوس مےٚ ضٔروٗرت تہِ اَمہِ ہٮ۪ڈ فونٕچ تَمہِ پَتہٕ کوٚر مےٚ سُہ آرڈَر تَمہِ پَتہٕ یُتھُے مےٚ تۄہہِ آرڈَر کوٚرو تۄہہِ کوٚرو مےٚ پَتہٕ صُبحَس فون وۄنۍ دوٚپوٗ ییٚکیٛاہ یہِ تُہُنٛد آرڈر چھِ یہِ واتہِ اَکہِ دۄیہِ دُے مےٚ ووٚن ٹھیٖک چھُ سَہلٕے چھِ اگر زٕ دۄہ لَگن تہٕ ترٛیٚیمہِ دۄہ گژھِ یہِ واتُن تۄہہِ دوٚپوٗ کیٚنٛہہ چھُنہٕ نہ أسۍ واتناوو یہِ بَرابَر ٹایمَس پٮ۪ٹھ دۄیے دُے گوٚو ٹھیٖک مےٚ دوٚپمو تۄہہِ اَدٕ کیٛاہ ٹھیٖک چھِ بہٕ دِمہٕ پونٛسہٕ وونٛسہٕ تَمے ساتہٕ تۄہہِ دوٚپوٗ اَدٕ کیٛاہ ٹھیٖک چھِ اَ پونٛسہٕ وونٛسہٕ رَٹو أسۍ تَمے ساتہٕ تہٕ تَمہِ پَتہٕ ٲسٕس بہٕ پیٛاران ترٛیٚیے دۄہ ژور دۄہ پانٛژھ دۄہ گٔے یہِ آرڈر سوٗزوٗ نہٕ تۄہہِ کِہیٖنۍ تہِ نہٕ یُتھُے مےٚ تۄہہِ بیٚیہِ کوٚرمو پَتہٕ فون مےٚ کوٚروٗ پَتہٕ تۄہہِ فون کال سٮ۪نٹَرَس پٮ۪ٹھ تۄہہِ تُلوٗ نہٕ پَتہٕ فون تَتہِ کِہیٖنۍ أکِس دۄن دۄہَن کوٚر مےٚ لگاتار فون مگر تۄہہِ تُلوٗ نہٕ کِہیٖنۍ تہِ نہٕ اَمہِ پَتہٕ تُلوٗ تۄہہِ اَکہِ دۄیہِ دُے فون کوٚرمو مے تۄہہِ بیٚیہِ فون تہٕ تَمہِ پَتہٕ تُلوٗ تۄہہِ تۄہہِ ووٚنمو مےٚ یِتھ پٲٹھۍ مےٚ اوس آرڈر کوٚرمُت یہِ کیٛاز سوٗزوٗ نہٕ تۄہہِ تۄہہِ وَنیو اوترٕ بہٕ سوزٕ یہِ دۄیے دُے مےٚ دوٚپمو تۄہہِ ٹھیٖک چھُ دۄیے دُے مگر آز حظ گوٚو وۄنۍ ہفتہٕ تۄہہِ سوٗزوٗ نہٕ یہِ آرڈر کِہیٖنۍ تہِ نہٕ پَتہٕ ووٚنوٗ تۄہہِ کیٚنٛہہ دٔلیٖل کیٛاہ ٲسٕو تہٕ مےٚ دوٚپمو تۄہہِ ٹھیٖک چھِ کیٚنٛہہ چھُنہٕ تہٕ سَہلٕے چھُ مگر وۄنۍ سوٗزیو مےٚ یہِ آرڈَر تِکیٛازِ مےٚ چھِ واریاہ زیادٕ ضٔروٗرت اَمہِ آرڈَر وۄنۍ چھِ مےٚ کوٚرمُت وۄنۍ کَتہِ اَنہٕ بہٕ بَدلہِ کُنہِ جایہِ تَمہِ پَتہٕ ووٚنوٗ تۄہہِ کیٚنٛہہ چھُنہٕ صُبحس سوزو أسۍ ضٔروٗری صُبحَس یُتھُے تۄہہِ آرڈَر سوٗزوٗ یُس تہِ یہِ ڈیٚلِوَر باے اوس تٔمۍ اوٚن سُہ آرڈر مےٚ اَصٕل پٲٹھۍ گَرٕ مگر یُتھُے مےٚ سُہ آرڈَر روٚٹ مےٚ دِتۍ تٔمِس پونٛسہٕ وونٛسہٕ اَصٕل پٲٹھۍ تہٕ سُہ درٛاو تَمہِ پَتہٕ یُتھُے مےٚ سُہ آرڈر روٚٹ سُہ اوس پھُٹمُت سورُے اوس سُہ انٛد ہٮ۪تھ سُہ پھُٹمُت تَمِچ یۄس پیکِنٛگ ٲس سۄ ٲس واریاہ زیادٕ خراب گٔمٕژ مےٚ دوٚپ سَہلٕے چھُ کیٚنٛہہ چھُنہٕ پیکِنٛگ چھےٚ سَہلٕے تہٕ مگر صُبحَس یہِ یُس ہسا أنٛدرٕ یہِ چیٖز آسہِ سُہ گژھِ آسُن ٹھیٖک پیکِنٛگ ہٕنٛز چھَنہٕ ضٔروٗرت کیٚنٛہہ اَمہِ پَتہٕ یُتھُے مےٚ سُہ روٚٹ سُہ اوس ٹھیٖک سُہ ہٮ۪ڈ فون أکِس دۄن دۄہَن اوس سُہ اَصٕل دۄیہِ دُے یُتھُے مےٚ سُہ چَلو بیٚیہِ سُہ چَلیو نہٕ اَنٛد ہٮ۪تھٕے نہٕ کِہیٖنۍ تَتھ ٲس نہٕ آوازَے یِوان بوزنَے کِہیٖنۍ تہِ نہٕ بیٚیہِ پھُٹ سُہ دۄنٕے دۄہَن منٛز اِسلیے یُس ہَسا میٛٲنۍ یہِ اٮ۪کٕسپیٖرینٕس روٗز تَہَنٛدِ اَمہِ پرٛوڈَکٹٕچ یا سۄ روٗز مےٚ واریاہ زیادٕ خراب تِکیٛازِ تُہۍ چھُو نہٕ چیٖز یُس چھُ آسان سُہ چھُو نہٕ تُہۍ کالٹی ٹھیٖک سوزان کِہیٖنۍ تہِ نہٕ بیٚیہِ ساروے کھۄتہٕ یہِ چھُ تُہۍ چھُو ٹایِم دِوان چیٖز سوزنَس منٛز اِنسانَس اگر ضوٚرَتھ چھِ آسان سُہ دۄیہِ دُے تُہۍ چھُو سُہ ہَفتہٕ گٔژھِتھ زٕ ہَفتہٕ گٔژھِتھ سوزان بیٚیہِ چھُو تُہۍ کَران کٲم تَمہِ پَتہٕ یۄس تہِ تۄہہِ یہِ چھو پیکِنٛگ یۄس چھِ آسان سۄ تہِ چھےٚ واریاہ زیادٕ خراب سۄ تہِ چھو نہٕ تُہۍ ٹھیٖک سوزان کیٚنٛہہ تِکیٛازِ اِنسانَس گۄڈٕنٮ۪تھ چھِ آسان بُتھ گژھِ آسُن اَصٕل اگر بُتھُے اوس خراب أنٛدرٕ کیٛاہ آسہِ تیٚلہِ پیکِنٛگ سۄ ٲس واریاہ زیادٕ خراب مےٚ روٗز تٕہٕنٛز یۄس مےٚ یہِ پَنٕنۍ اٮ۪کٕسپیٖریَنٕس چھےٚ روٗزمٕژ یہِ روٗز مےٚ واریاہ زیادٕ خراب مےٚ کٔر غلطی مےٚ اوس پھیران مےٚ کیٛازِ کوٚر پَتہٕ تٕہٕنٛدِ وٮ۪بسایٹہِ پٮ۪ٹھ آرڈَر اَکھ چیٖز گوٚو تہٕ گوٚو پونٛسہٕ تہِ گٔیے ضایعے تِکیٛازِ پونٛسَن یُس بہٕ سُہ قدٕر زانہِ سُے ییٚمِس اَتھو پیٚیہِ زینٕنۍ یِم پونٛسہٕ سُے زانہِ اَمِچ قدٕر تُہۍ چھُو نہٕ أکِس اِنسان سُنٛد کَسٹمَر سُنٛد ٹھیٖک خیال چھُو نہٕ تُہۍ سوزان روزان کِہیٖنۍ تہِ نہٕ زِ اگر اَسہِ چیٖز چھِ تھاوان اَکھ وٮ۪بسایٹہِ پٮ۪ٹھ ہاوان چھِ کَسٹَمَرَس سوزان چھِ أسۍ پَتہٕ سُہ بیٛاکھ سوزان مےٚ اوس پَتہٕ واریاہ زیادٕ پھیران مےٚ کیٛازِ کوٚرُے یہِ آرڈَر دُبارٕ کَرٕنہٕ بہٕ زٕہۭنۍ یہِ غلطی بہٕ کَرٕ تٕہٕنٛدِ وٮ۪بسایٹہِ پٮ۪ٹھ کانٛہہ چیٖز